گاڈٕ رٹنہِ گاڈٕ رٹنہِ سۭتۍ چھُ اِنسان سٕنٛدِس دٮ۪ماغس پٮ۪ٹھ اکھ اصۭل تہٕ مۅدُر میٛوٗٹھ اثر پٮ۪وان ییٚمہِ ساتہٕ دَلہٕ دٔنٛدِس یا کُنہِ دٔریاو دٔنٛدِس پٮ۪ٹھ یا کُنہِ ویٚتھِ ہٕنٛدِس دٔنٛدِس پٮ۪ٹھ بِہِتھ گاڈٕ رَٹن وول گاڈٕ چھُ رَٹان تہٕ پنٕنۍ بِسلے چھُ بۅن کُن ترٛاوان تہٕ اِنتِظار وارِیاہ کٔرِتھ ییٚمہِ ساتہٕ تتھ تِہٕنٛزِ لنٛگویجہِ منٛز اگر وَنو دِگ چھِ لگان دِگ معنی تتھ بَسلے چھُ سُہ ٹۅپھ دِوان سۅ گاڈ سۅ نٮ۪نٛگلاوان تہٕ تمیُک اکھ وٲل یَتھ وٲل یُس وٲل گاڈٕ ہٲنٛزن ترٛوومُت چھُ آسان تتھ آبس منٛز پن گٔنٛڈٕٹھ سُہ پن چھُ وارِیاہ دوٚر آسان نایلونُک تَمہِ پنکہِ بدولتہٕ چھُ چھُنہٕ سُہ پن ژھینان کیٚنٛہہ تہٕ گاڈ چھِ أسۍ ہٮ۪کان تَمَے بِسلے سۭتۍ لٔمِتھ تہٕ دٔنٛدِس کُن چھِنۍ ہٮ۪کان لٲگِتھ تہٕ اِنسان سٕنٛدِس دٮ۪ماغس چھُ الگ اکھ سکوٗن یِوان ییٚمہِ ساتہٕ اِنسان گاڈ چھُ رَٹان نَتہٕ چھِنہٕ یہِ کانٛہہ بٔڈ بارٕ بِزنِسا کیٚنٛہہ مگر اِنسان سٕنٛدِس دِلس چھُ سکوٗن میلان اِنسان سُنٛد دٮ۪ماغ چھُ اکھ سکوٗن لبان ییٚمہِ ساتہٕ سُہ اکھ گاڈ پنُن اکھ کامیٲبی چھُ لبان کہِ سۅ ٲسۍتن لۅکٕٹۍ ییٚمِس وَنان چھِ چھتڈٕے یا سُہ گُرنٕے تہِ ٲسۍتن مگر اکھ الگ سکوٗن چھُ یِوان اگرچہِ یوٚتتھ أسۍ وَنو گاڈٕ رَٹُن چھُ اِنسان سُنٛد اکھ نَشہٕ تہِ یہِ نَشہٕ چھُ تٮُ۪تھ نَشہٕ اگر اِنسانس اوٚکُن گَژھِ تہٕ خبٲر کٕژاہ کٲم ٲسۍتن تہٕ یَتھ وَنو دُنیا ٲسۍتن دَزان یہِ نَفر چھُنہٕ اَمہِ کارٕ نِش پَتھ روزان کیٚنٛہہ یِیٖتِس کالس نہٕ یہِ اتھ دٔریاو بٔٹھسِ پٮ۪ٹھ یا ڈَلہٕ دٔنٛدِس پٮ۪ٹھ یا کُنہِ ویٚتھِ ہٕنٛدِس دٔنٛدِس پٮ۪ٹھ بِہِتھ پنٕنۍ بِسلے کھڑا کٔرِتھ پن گٔنٛڈِتھ تہٕ آبس کُن تٔرٲوِتھ بیٚہیہِ وارِیاہس کالس سکوٗن چاہیے أمِس پتہٕ پھٔستن کیٚنٛہہ اتُتھ چاہیے أمِس اتھ کانٛہہ ٹۅپھ دِیٖتن کانٛہہ گاڈ لٔگۍتن یا متہٕ لٔگۍتن مگر یہِ چھُ وارِیاہس کالس اَتُتھ بیٚہوان سکوٗن سان وارِیاہ سکوٗن سان گاڈٕ رَٹن وٲلۍ سٕنٛدِس دٮ۪ماغس پٮ۪ٹھ چھُ یہِ اثر تہِ یہِ چھُ ژھۅپہٕ کٔرِتھ بیٚہوان تتھ آبس آسان نظرِ أمِس چھُ الگ اکھ فیٖل یِوان گاڈٕ رٹنہٕ سۭتۍ چھُ اِنسان سُنٛد ہٮ۪لٕتھ اگرے رٔٹِتھ تِم کھیٚنہِ چھُ اِنسان سٕنٛدِس دٮ۪ماغ خٲطرٕ وارِیاہ اصٕل تہٕ اِنسان سٕنٛدِ زُوٕ خٲطرٕ وارِیاہ اصٕل اگرچہِ أسۍ وَنو ساینٔسی طور پر گاڈِ منٛز چھُ یِوان لبنہٕ ویٹیمن ڈی یُس أڈجن خٲطرٕ وارِیاہ زیادٕ اصٕل چھُ تہٕ گاڈٕ گاڈٕ ڑٹنہٕ سۭتۍ چھُ ماحول روزان ٹھیٖک اَماپوٚز کیںٛژھن جاین چھُ کٔشیٖرِ منٛز آمٕژ گاڈٕ رٹنس بین تِکیٛازِ وۅنۍ چھَ یِوان وارِیاہ کَم لبنہٕ تِکیٛازِ اینوارمٮ۪نٛٹ گوٚو وارِیاہ خراب ماحول گوٚو وارِیاہ خراب یِمہٕ اَسہِ دلہٕ دَنٛدٮ۪ن پٮ۪ٹھ دٔریاو دنٛدٮ۪ن پٮ۪ٹھ یا ویٚتھِ ہٕنٛدٮ۪ن دنٛدٮ۪ن پٮ۪ٹھ ڈٮ۪سٹہٕ بِن پنٕنۍ دِننہِ لٲگۍ ژھۅٹہٕ ڈیرٕ جمح کَرٕنۍ لٲگۍ تَمہِ سۭتۍ پٮ۪وو یِمن گاڈن پٮ۪ٹھ وارِیاہ زیادٕ اثر